تۄہہ ترووٕ یہِ واریاہ اَصٕل کۄسچَن یہِ چھ ؤنٛۍکیٚن کٔشیٖر منٛز بوٚڑ بارٕ مَسلہٕ بَنیٚومُت اَمہِ خٲطرٕ چھ واریاہ وجہہ گۄڈٕنیُکُے سارِوٕے کھوتہٕ بوٚڑ وجہہ چھ سۄ چھےٚ غریٖبی کیٚازِ کہِ ریٚواج چھ دۄہ کھۄتہٕ دۄہ بَدلان غریٖب خلق تِمن چھِ بہٕ زیادٕ پونٛسہٕ آسان اویٚلیٚبٔل کیٚنٛہہ ہُپٲرۍ چھ وازوانَس منٛز تہِ واریاہ زیادٕ ہُریٚر گژھان تہٕ یہِ چھُ اکھ وجہہ اَمہِ خٲطرٕ کہِ ژیٖر کیٚازِ چھ خانٛدر گژھان بیاکھ وجہہ چھ ان ایمپلایمنٹ بیٚروزگٲری یَتھ منٛز یِم خلَق چھ واریاہَس کالَس پراران تاکہِ روزگار مِلہِ اَسہِ ہُپٲرۍ چھِ آسان تِمن وٲنٛس واریاہ زیادٕ گٔمٕژ تِم چھِ آسان ژَتجِہہ پیٚٹھۍ گٔمٕتۍ اَمہِ علاوٕ چھِ اَتھ بیاکھ وجہہ اکھ یُس واریاہ بوٚڑ وجہہ چُھ سُہ چھُ دَہیج دَہیج کیٚازِ کہِ خلکن چھِ واریاہ کَم پونٛسہٕ آسان پَتہٕ چھ تِم مجبوٗر گژھان دَہیج دِنَس تَمہِ سۭتۍ چھ تِمن کورین یہِ لیٹ میٚریجز سَپدان